آ بہٕ اوسُس وُچھان برۄنٛہہ اِنٛڈِیَن آیِڈٕل میون فیورِٹ پاٹِسِپیٚنٹ ہسا اوس تَتھ منٛز سَلمان علی تٔمۍ سٕنٛز آواز ہسا ٲسۍ واریاہ خۄشوٕنۍ تہٕ تٔمۍ سٕنٛدۍ یُس آواز ہیٚکان اوس کٔڑِتھ واریاہ زیادٕ ہاے پِچ وٲجۍ سۄ ہسا چھُنہٕ مےٚ وُنیُک تانۍ کانٛسہِ منٛز تہِ وُچھہِ مٕژ کانٛہہ چھٕ ہیٚکان تیوٗتاہ کٔرِتھ تہٕ مےٚ ہسا چھُ باسان زِ أمۍ سۭتۍ ہیٚکہِ سٲنۍ سِنٛگِنٛگ اصٕل تہِ گٔژِتھ اگر أسۍ تَتھ کُن دھیان دِمَو البتہ مَزٕ ہسا اوس واقعی یِوان تٔمِس کُن بوٗزِتھ